اَسہِ چھُ خۄدایَس حوالہٕ خۄدایَن واریاہ زیادٕ سوٗزمُت تہٕ شُکُر خۄدایَس کُن اَسہِ چھُ اَسہِ چھِنہٕ کُنہِ چیٖزٕچ کمی تہٕ مگر یِم غریٖب لوٗکھ چھِ یِمَن نہٕ بِچارٮ۪ن دۄہَس کَماوان تہٕ شامَس کھٮ۪وان چھِ تُہٕنٛدِ خٲطرٕ گَژھِ گورمٮ۪نٛٹہٕ تھاوُن تِمَن خٲطرٕ یُس مُفُت دَوا تہٕ بیٚیہِ گَژھِ ہے تِمَن مُفت علاج یُن کَرنہٕ کیٛازکہِ سٲری چھِنہٕ ہِوی آسان کیٚنٛہہ تہٕ تَمہِ کِنۍ یُس گورمٮ۪نٛٹ چھُ تِمو چھُکھ تھوٚومُت یہِ مُفُت دَوا مگر تِم تِم یِم تَتھ برٛونٛہہ پَکناوان چھِ تِم چھِ تِمنٕے دِوان یِم مطلب یِمَن زان پہچان چھِ آسان تِمَن تانۍ چھَنہٕ واتان کہِ یِمَن سُہ ضروٗرَت چھُ یِہ یِمَن تَمِچ ضروٗرت چھِ آسان تہٕ تِمَن چھِ گۄڈٕ ہَتھ چَکَر پٮ۪وان کَرٕنۍ اَدٕ چھِ تِمَن میلان تہٕ اَمہِ کِنۍ گَژھِ ہے گورمٮ۪نٛٹہٕ تہِ اَتھ کیٚنٛہہ قدم تُلُن زِ یِمَن سُہ حق آسہِ ہے یِہٕنٛدِ خٲطرٕ سُہ حَق چھُ تِم تِمَن گَژھِ یہِ تہِ واتُن